ہؠلو اَلسلامُ عَلیکُم مےٚ حظ ٲس کٔرمٕژ بَیوٹیٖکٕچ مویِسچِرایزَر آڈَر سُہ حظ چھِ واریاہ اَصٕل تَمہِ سۭتۍ چھِ بُتھ تہِ واریاہ اَصٕل روزان